اسلامُ علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ ٲسِو حظ ٹھیٖک اہن حظ سٲری حظ ٹھیٖک اَتہِ چھِ حظ یِم گرِ بچہٕ چھِ حظ ٹھیٖک سٲری چھِ حظ ٹھیٖک اہن حظ اہن حظ ٹھیٖک حظ بہٕ حظ ٲسٕس محروٗش بانڈی پورہ پٮ۪ٹھ حظ اہن حظ بہٕ حظ ٲسٕس بہٕ حظ چھَس ایز اے رِٹیلر کٲم کران تہٕ اہن حظ وۄنۍ حظ دِژیو تُہُنٛد ایڈرٮ۪س مےٚ حظ مےٚ حظ بوٗز تُہۍ چھِو اَتھ سۭتۍ کران اہن حظ یِم اہن حظ أسۍ حظ ٲسۍ یِمَے شال وغیرہ حظ اَسہِ ضوٚرَتھ اہن حظ تُہۍ ؤنِو حظ تۄہہِ کُس کُس قٕسم حظ چھُو تہٕ تٔمی حساب حظ تُلو أسۍ تِم اچھا اچھا اچھا اچھا اچھا اچھا اچھا اہن حظ اَسہِ چھُ مطلب ہر کانٛہہ ہر کُنہِ منٛز ٲسۍ اَسہِ تُلٕنۍ حظ دہ دہ پیٖس آ سمی پشمیٖنہ تہٕ تھٲیزو تٕرٛہ پیٖس حظ اَچھا اۭں پشمینہ کۭتِس حظ چھُ گژھان تۄہہِ شال تقریباً اچھا اچھا اچھا اچھا فلحال حظ چھُ اَسہِ تھاوُن حظ رۄپیہِ لَچھَس کھنڈس حظ پشمیٖنہ پشمیٖنہ گژھِ حظ رۄپیَس لَچھَس تام کِنہٕ حظ نہ پانٛژھ دہ لَچھ گژھن اَسہِ گژھٕنۍ تَتھ آچھا ایڈوانٕس کوٗت حظ پیٚیہِ دیُن ایڈوانٕس حظ اَسہِ چھُ نیُن حظ مےٚ حظ ووٚنمو تۄہہِ پشمیٖن نِمو أسۍ دہ پیٖس اہن حظ پتہٕ گوٚو سمی پشمیٖنہ تٕرٛہ پیٖس اہن حظ ہُم تُلو أسۍ پتہٕ وُہ وُہ تٕرٛہ تٕرٛہ ہُمو منٛز تہِ حظ آری ؤرٕک یِم حظ تۄہہِ اٮ۪ویلیبٕل چھُو تِلا ؤرٕک وٲلۍ شال دہ پنٛداہ تُلو اہن حظ یِتھَے کٔنۍ حظ تُلو ہر کُنہِ منٛز البتہ پشمیٖنہ حظ چھُ اسہِ فلحال ضوٚرَتھ آ اہن حظ وۄنۍ کۭتِس تامَتھ حظ گژھِ ایڈوانٕس پیمینٹ کوتاہ حظ چھِ کَرُن اچھا زٕ اچھا اچھا چلو ٹھیٖک حظ چھُ تٔمی حِساب حظ تُلو ٹھیٖک چھِ حظ

سٹاک حظ نِمو أسۍ تُہۍ کٔر حظ چھُو اویلیبٕل آسان تُہۍ چھُو حظ ہر دۄہ آسان کِنہِ حَظ کُنہِ کُنہِ دۄہ چھُو اچھا اچھا اچھا یہِ پتہٕ چھُو حظ یَتھ ہفتس منٛز چھُو حظ آسان کنٹِنیوٗ بغٲر سنڈے چَلو ٹھیٖک حظ چھُ تی حظ کرو تیٚلہِ تیٚلہِ کرو اَسہِ چھِ حظ گۄڈٕ کال کرٕنۍ کِنہٕ حظ اوٗرۍ چھُ یُن اہن حظ اہن حظ اہن حظ اچھا ایڈرس کٔرۍزیو تُہۍ مےٚ وٹسیپ چھُ نہٕ حظ ٹھیٖک آ ٹھیٖک حظ چھُ پتہٕ کھال بہٕ گٲڑۍ سۭتۍ حظ تہٕ کھال بہٕ مال تَمہِ دۄہ تَمہِ دۄہ گژھِ آسُن مگر اٮ۪ویلیبٕل سورٕے مال چھُ نہٕ حظ ٹھیٖک آ چلو اَدٕ حظ بِہِو رۄبس حوالہٕ اَدٕ حظ اسلامُ علیکُم